ہیٚلو اَسلام علیکُم آ تُہۍ چھِو حظ ڈاکٹر مہوِش سایکالوجِسٹہٕ آ جی اَگر تۄہہِ فرٛی ٹایم چھُو مےٚ ٲسۍ تۄہہِ سۭتۍ تھوڑا کَتھ کَرٕنۍ پَنٕنۍ ہٮ۪لٔتھ رِلیٹِڈ جی اٮ۪کچُؤلی آ چھِ مےٚ تھوڑا پرٛابلِم وُچھ حظ آ مطلب لۄکچن لۄکچن کَتھن پٮ۪ٹھ واریاہ زیادٕ سونٛچان مطلب کہِ اَووَر تھِنکِنٛگ چھِ مےٚ واریاہ زیادٕ بیٚیہِ چھِ مےٚ واریاہ زیادٕ موٗڈٕس سُوِنٛگٕس مطلب أتی آسہٕ بہٕ خۄش یا اَمہِ پَتہٕ چھُ اکھ سٮ۪کَنڈ پَتَے چھُ مےٚ گژھان موٗڈ سُوِنٛگ تہٕ مےٚ چھُ موٗڈ گژھان واریاہ زیادٕ آف چھَس بہٕ وَدُن ہٮ۪وان بیٚیہِ چھَس بہٕ آسان واریاہ سونچان دِل چھُم واریاہ زیادٕ تَنٛگ گژھان میٛٲنۍ فِکِر چھِ واریاہ زیادٕ ٹھیٖک یہِ چھُ مےٚ قۅدرتی گژھن کَنٹِنیوٗ چھُنہٕ مےٚ یہِ روزان کیٚنٛہہ بیٚیہِ چھُ مےٚ مٮ۪نٹَل ہٮ۪لٔتھ واریاہ زیادٕ ڈِسٹٔربٔڈ بہٕ چھَس نہٕ ہٮ۪کان مطلب پرٛٲنۍ پٲٹھۍ روٗزِتھ تہِ نہٕ کِہیٖنٛۍ اَصٕل پٲٹھۍ آ بہٕ چھَس سِٹوٗڈَنٛٹ فاینَل یِیر نہَ نہَ تہِ چھُنہٕ تہِ پرٛابلِم چھےٚ نہٕ مےٚ کیٚنٛہہ بَس یِہَے تھوڑا زیادٕ پَہم چھَس بہٕ سونچان بیٚیہِ موٗڈ سُوِنگٔس چھِ مےٚ واریاہ زیادٕ گژھان تُہۍ ؤنِو مطلب ییٚلہِ تہِ کیٚنٛہہ ییٚمہِ سۭتۍ مےٚ مایِنٛڈ تھوڑا سا فرٛی روزِ بیٚیہِ روزٕ بہٕ رِلٮ۪کٔسٕڈ آرام سان اَچھا ٹھیٖک مےٚ دوٚپ یِتھٕ پٲٹھۍ ؤنِو مےٚ تُہۍ تھوڑا کیٚنٛہہ اَچھا ٹھیٖک اَچھا چلو تھٮ۪نک یوٗ اَللہ حافِظ